ہٮ۪لو اَسلام علیکُم مولوی صٲب ٹھیٖک پٲٹھۍ چھِو حظ صحت چھُو حظ ٹھیٖک پٲٹھۍ بہٕ بہٕ بہٕ حظ چھُس پننہِ گامُک زیُٹھ اَہن زِشان صٲب حظ چھُس تُہۍ ؤنۍ تو حظ مےٚ اَگر حظ کانہہ اِسلامَس منٛز کانہہ غلط کرِ یا کیٚنہہ گۄناہ کرِ تٔمِس کہِ حظ چھِ پٔنشِمینٹ اِسلامَس منٛز مِلان یہِ ؤنۍ تو مےٚ مُختَصرَس منٛز بیٚیہِ حظ ژوٗر تہِ حظ اَگر کانہہ کرِ اَگر ژوٗر کَرِ کانہہ تٔمِس کیاہ سَزہ میلہِ یا باقٕے زِنا کرِ کانہہ یا کیٚنہہ باقٕے ٹھیٖک

ٹھیٖک ٹھیٖک اۭں ٹھیٖک ٹھیٖک تھروٗ نوان کٔرِتھ

ٹھیٖک ٹھیٖک نہ تُہۍ ؤنۍ توحظ مےٚ تُہۍ ؤنۍ تو حظ مےٚ اکھ کَتھ اَگر کانہہ اَگر کانہہ ژوٗر کرِ اَگر نہٕ سُہ باز یی بار بار کرِ ژوٗر تٔمِس ہٮ۪کوز أسۍ کانہہ قانوٗنی کاروٲیی کٔرِتھ ٹھیٖک تُہۍ ؤنِو حظ وَن یَتھ اِسلام اِسلام مَتعلِق ؤنِو تُہۍ کیاہ پَزِ کَرُن ٹھِ ٹھیٖک اَچھا ٹھیٖک حظ تیٚلہِ بیٚیہِ حظ باقٕے چیٖز چھِ وٕنکیٚنس آز چھِ گژھان یِم غلط چھِ گژھان یہِ زِنا چھِ گژھان یا باقٕے گژھان اَتھ مُتعلِق کیاہ چھِو تُہۍ وَنان اِسلام کیاہ چھُ اَتھ مُتعلِق وَنان ٹھِ ٹھیٖک حظ اَچھا ٹھیٖک کِتھ پٲٹھۍ تُہۍ ؤنِو حظ مےٚ کِتھ پٲٹھۍ چھِ اَگر أکِس سوسایٹی منٛز کانہہ غلط کٲم چھِ گژھان کِتھ پٲٹھۍ ہٮ۪کَو أسۍ تَتھ کَنٹرول کٔرِتھ ایز اےٚ مولوی صٲب چھُو وَنان تُہۍ چھِو وٕنکیٚس اسلامٕکۍ اکھ پِلَر چھِو تُہۍ وٕنکیٚنس کِتھ پٲٹھۍ چھِو تُہۍ ہٮ۪کان ؤنِتھ أسۍ کرو ٹھیٖک

چلو سر شُکرِیا شُکرِیا سر شُکرِیا شُکرِیا